آ ہیٚلو اسلام علیکُم آ تُہۍ چھِو حظ ٹھیک آ تُہۍ چھِو حظ ڈرایوَر چھِو حظ تُہۍ آ بِلکُل حظ اَسہِ حظ اکھ نا سومو کَرٕنۍ بُک اَسہِ حظ چھُ نَزدیکی جایہِ أکِس گَژھُن شُپیَن تام آ بِلکُل أسۍ حظ چھِ ژور نَفَر تہٕ پَگاہہ کاہہ بجے ییٖہِو تُہۍ ترووُہمہِ آ أسۍ حظ چھِ پُلوامہ روزان بِلکُل پَتھنہٕ گوسِیہ کالنی حظ آ بِلکُل اَسہ حظ کٔرۍزیو ییٚتہِ پیٚٹھِ تہِ ٹھیٖکھ حظ چھُ